یِم کٔشیٖر اگر وٕچھو ہِندوستان منٛز چھِ واریاہ ریلِجَن یہِ چھِ سکیوٗلَر کَنٹری ییٚتہِ چھِ واریاہ مُختلِف ییٚتہِ چھِ ہِندوٗ تہٕ ییٚتہِ چھِ مُسلِم تہِ ییٚتہِ چھِ سِکھ تہِ تہٕ ییٚتہِ چھِ کرشچن تہِ وۄنۍ وَنو أسۍ مُسلمن ہُند مُسلِم اتھ چھِ تِمن چھِ پننِس رِلِجنس منٛز یِوان کہِ تُہۍ چھو نؠماز پرٕنۍ تُہۍ چھِو روز تھاوٕنۍ تُہۍ چھُو یِم تِم زَنان چھِ تِمَن چھِ پَردٕ تھاوُن مُسلمانَن چھِ دٲڑ تھاوٕنۍ تِمن چھِ ٹوٗب تھَوٕنۍ پَتہٕ تِم ہِندوٗ چھِ تِمَن چھِ وَنان کہِ تُہۍ چھُ سِندوٗر تھاوُن اگر تُہۍ کھال تُہۍ چھِ چوٗڑا لاگُن تہٕ تُہۍ چھِو تِم چھِ دوٗد لاگن مُسلمان چھِ اَبیا لاگان تہٕ پَتہٕ وَنو أسۍ سِک سِکَن چھِ آسان تِم چھِ فِراق شَلوار لاگان تِمَن چھِ پؠوان تھاوان پٔکڈی کالَس پؠٹھ تِم چھِ تھاوان تِم چھِنہٕ مَس کاسان کینٛہہ توٗتاہ تہٕ پَتہٕ پَننو أسۍ کِرشچن کِرشچَن چھِ پؠوان چٔرٕچ گژھُن تِمَن چھُ تَتہِ پؠوان بایبٕل پرٕنۍ تہٕ یِم چھِ اَسہِ یِم فیتھ الگ الگ آسان